مےٚ چھِ واریاہ یِژھ جایہِ یِمَن بہٕ پَنٕنۍ پٔژھ یور بہٕ نیُن ییٚژھ بے شُمار جایہِ چھِ یور ییٚمہٕ بہٕ تِمَن ہاوُن چھُ یَژھان زِ کٔشیٖرِ منٛز چھِنہٕ جاٮ۪ن ہنز کٔمی کیٚنہہ اَگر یِم مےٚ پٔژھ آسان تٔمۍ نِمَکھ نہٕ بہٕ مین مین جاٮ۪ن کیٚنہہ یِم آز کَل لوٗکھ گژھان چھِ کیازِ کہِ تٔمۍ چھِ چھنہٕ تیٖتیاہ خوٗبصوٗرت کیٚنہہ تہٕ تِم جایہِ یِم ؤنۍ اٮ۪کٕسپلور گژھنَٕے چھِ تہٕ یور ؤنۍ ٹوٗرِسٹ چھِنہٕ گژھان کیٚنہہ تٔمۍ چھِ یَپٲرۍ واریاہ زیادٕ تَتہِ چھِ واریاہ زیادٕ ۂریالی تہٕ خوٗبصٗرتی تہٕ تَتہِ چھُ واریاہ زیادٕ اَصٕل مَزٕ اَصٕل مَزٕ یِمَن جاٮ۪ن کھۄتہٕ واریاہ جایہِ چھِ یِژھ ییٚتہِ خوٗبصوٗرتی چھِ یِمَن مین مین جاٮ۪ن کھۄتہٕ زیادٕ تہٕ یور بہٕ پَنٕنۍ پٔژھ پَنٕنۍ دوست یا ییٚمہٕ کُن وۄنۍ گٔمٕتۍ چھِ کیٚنہہ یِم چھُس بہٕ یَژھان ییٚتہِ ڈِسٹرکَس منٛز ییٚتہِ چھِنہٕ یِم جایہِ کیٚنہہ أمۍ چھُ واریاہ ڈِسٹرکَن منٛز یِی کٔنن کۄپوارا بانڈیپورا بارامولہ واریاہ واریاہ جایہِ چھِ یور بہٕ ٹورِسٹ ینِون یَژھان چ مَگر کیٚنہہ جایہِ یِم یور بہٕ یِم نیُن یَژھان چھُ اکھ یور یُس لوکَل لوکلَن منٛز واریاہ زیادٕ مَشہوٗر چھُ مَگر ٹوٗرِسٹ ٹوٗرِسٹ چھِنہٕ زیادٕ تور گژھان کیٚنہہ سُہ چھُ بَنگَس وٮ۪لی اَتہِ چھِ واریاہ زیادٕ خوٗبصوٗرَت جایہِ تہٕ اَتہِ چھُ تٔرہَن مِنٹَن ہُند ٹرٮ۪ک پٮ۪وان کَرُن تہٕ پٔلینَس تانۍ بَس تَتہِ پٮ۪ٹھ چھِ یہِ واریاہ زیادٕ خوٗبصوٗرت تہٕ واریاہ زیادٕ لُطُف دار تہٕ اَتہِ چھِنہٕ واریاہ لوٗکھ اور گژھان کیٚنہہ تہٕ مَگر یہِ چھِ واریاہ زیادٕ اَصٕل جاے تہٕ بیاکھ جاے چھِ یَپٲری تَتھ چھِ وَنان شاہ نَگر تہٕ تَتہِ چھِ اکھ گوٚپھہ تہٕ تَتہِ چھُ سُہ چھُ بیٚیہِ کِس پَہاڑَس پٮ۪ٹھ تہٕ سُہ تہِ چھُ واریاہ زیادٕ خوٗبصوٗرت تہٕ تَتہِ تہِ چھُ واریاہ زیادٕ خوٗبصوٗرتی بیٚیہِ چھِ واریاہ جایہِ یَپاری یَتھۍ کَنن وَٹلَب چھُ تَتہِ چھُ واریاہ واریاہ اَصٕل جایہِ تہٕ تَتہِ چھُ واریاہ خوٗبصوٗرت نَظارٕ آسان بیٚیہِ چھِ یَپٲرۍ واریاہ زیادٕ تٔمۍ جایہِ یور بہٕ لوٗکھ نیُن یَژھان یِتھ کَنن اکھ جاے چھِ ییٚتہِ تتَتہِ چھِ پانژھ شیٚے لیک أکۍ سٕے جایہِ تہٕ سُہ چھُ واریاہ خوٗبصوٗرت تہٕ واریاہ زیادٕ خوٗبصوٗرت نَظارٕ چھِ تَتہِ مۄیثر گژھان بیٚیہِ چھِ یَپٲرۍ اکھ جاے سُہ واریاہ واریاہ اریاہ کَم لوٗکھ تور گژھان سُہ چھُ سُہ چھُ ہٲج بَل تہٕ تَتہِ چھُ واریاہ زیادٕ خوٗبصوٗرت نَظارٕ تہٕ یِتھُے اِنسان تور چھُ گژھان تہٕ سُہ چھُ اَلگٕے دُنیاہَس منٛز باسان اِنسان تہٕ تَتہِ چھِ واریاہ زیادٕ مَزٕ اَگر مےٚ پٔژھ ؤژھ یا یار دوست یِن تہٕ مےٚ آسن تٔمۍ کُنہِ یِژھ جایہِ نِنۍ یُس واریاہ زیادٕ خوٗبصوٗرت آسہِ یَتھ واریاہ زیادٕ نَظارٕ آسن تِم آسن أمٕے جایہِ تِکیازِ أمۍ چھِ واریاہ زیادٕ خوٗبصوٗرت تہٕ یِمَن جاٮ۪ن چھِنہٕ ٹوٗرِسٹ زیادٕ گژھان کیٚنہہ تہٕ أمۍ چھِ واریاہ زادٕ خوٗبصوٗرت